گۄڈٕنٮ۪تھے ییٚلہِ نومبر چھُ گژھان سِٹاٹ أسۍ چھ یہِ بٔرۍ سِنۍ چھِ أسۍ رُوان گاسہٕ بیول چھِ أسۍ رُوان تلہ گوگُل چھِ أسۍ رُوان زٔمیٖنس رُہن چھِ رُوان گنٛڈٕ ٲلوٕ یِم چھِ أسۍ رُوان ونٛدس منٛز نومبر ییٚلہِ سِٹاٹ چھُ گژھان أس چھِ یِم چیٖز رُوان رُوان چھِ أسۍ ونٛدس منٛز پتہٕ چھِ یِم یِمن حظ سونتس تانۍ ترٛٮ۪ن رٮ۪تن ژۄن رٮ۪تن تیار گژھان سونتس منٛز چھِ أسۍ یِم مطلب یِم چھِ نٮ۪بر کڑان رُہن گنٛڈٕ ٲلوٕ یہِ کھٕسل ؤسِل یِم چھِ أسۍ کران نٮ۪بر پتہٕ چھِ أسۍ رُوان تھل زٔمیٖنس چھِ رُوان ٲبی زٔمیٖن یُس آسہِ تتھ چھِ رُوان أسۍ تھل یُس پتہٕ وٲر وٲر آسہِ تتھ چھِ أسۍ رُوان رازما چھِ أسۍ رُوان یِم مکٲے چھِ أسۍ رُوان آز مژرٕوانٛگن چھِ أسۍ رُوان سونتس منٛزن یہِ یہِ الہٕ ولہٕ الہٕ ولہٕ چھِ اسہِ کھسان سونتس منٛز یِمن ترٛٮ۪ن رٮ۪تن چھِ اسہِ کھسان سونتس منٛز کھسان یِم الہٕ لٲر چھِ کھسان ٹماٹر چھِ کھسان وانگن چھِ کھسان یِم چھِ اسہِ کھسان سونتس منٛزے کھسان یِم سونتس منٛز رُوان چھِ پتہٕ چھِ أسۍ یِم یِمن بہار کین رٮ۪تن کھٮ۪وان رازما چھِ أسۍ رُوان مونٛگ چھِ أسۍ رُوان کڈٕ چھِ أسۍ رُوان أسۍ چھِ یِم سٲری مٹر وٹر یِم چھِ أسۍ رُوان سونتس منٛزے یِم چیٖز یِمو چیٖزو سۭتۍ چھ اسہِ واریاہ فٲیدٕ گری میلن یِم چھِ أسۍ گری رُوان پننس زٔمیٖنسن پتہٕ چھِ أسۍ یِم کران ییٚلہِ مِسال ونٛدُک سیٖزن واتہِ ادٕ چھِ پتہٕ أسۍ یِم چیٖز کران نٮ۪بر تیٖتس کالس چھِ أسۍ یِمن بہار کٮ۪ن رٮ۪تن یِمے چیٖز کھٮ۪وان